اَکھ لچھ پنژہ سَاس زٕ لچھ ترٛونزہ سَاس ٲٹھ لچھ نو نو ساس شیٚے لچھ پانژترٕٛہ سَاس ٲٹھ لچھ وُہ سَاس